کشمیٖرس منٛز چھِ واریاہ زیادٕ اپَرچوٗنٹیٖز تِکیازِ ییٚتہِ چھُ لگ بگ سٲری پران کیازِ یِمَن چھنہٕ مُل زِمَتھ مِلان کینٛہہ وَۄنۍ اگر ییٚتہِ یِم آسپِ ہا وَۄنۍ اگر کٲنٛسہِ مُلازِمت مَیٚلہِ تہِ تٔمِس چھِ پؠوان ترٛےٚ ژور ؤری یِم چھِ لاگَان واریاہ ٹایم فارَم کوٚرُکھ پَتہٕ ایٚگزامَن سۭتۍ پَتہٕ رِزَلٹہٕ کَڑنَس یِم چھِ دِوان زٕ ژور ؤری یَتھ بیٚیہِ اگر مطلب ییٚتہِ چھِ نتہٕ واریاہ قٲبِل بَچہِ چھِ کشمیٖرَس منٛز یِم سٲنۍ بَچہِ یِم چھِ واریاہ قٲبِل مطلب یِمن چھُ ییٚتہِ چھُ کۄرَپشَن ژوٗرٕ چھِ یِم کرَان پونٛسہٕ برَان تہٕ اسِلیے یِم قٲبِل بَچہِ چھِ آسَان تِم چھِ بِچٲرۍ لَگان بَدل بَدل کامِٮ۪ن کُن بیَاکھ چیٖز چھُ یِم چھِ کَران کٲم وَۄنۍ اگر ییٚتہِ آسن یِم پرٛیٚوٹایٚزیٚشن آسن یِم آسن یِم پرٛیٚوَیٹ کَمپٔنی وَمپٔنی اگر نہٕ وۄنۍ مُلازَمت یِم کَرٕہن یِم لگہٕ ہن تُکُن کرٕہن پریویٹ جاب پَنُن روزگار ہیٚکہٕ ہن پکنٲیِتھ کیازِ ییٚتہِ چھِ واریاہ مُشکِلات گژھان کشمیٖرَس منٛز تعلیٖم چھِ ییٚتہِ واریاہ ہاے مگر اپرچوٗنِٹیٖز چھِ ییٚتہِ بیٚیہِ چھِ بَیاکھ چیٖز یِم چھِ لاگَان اگر لگن تہِ یِمو چھِ آسَان مان ژٕ یِمَو بَڑیٚو بڑیٚو یِمَو چھِ آسان مطلب پنٕنۍ پنٕنۍ تھٲۍ مٕتۍ لٲگِتھ امہِ سۭتۍ گوٚو اکھ چیٖز یِم یِم قٲبِل بَچہِ یِم چھِ لگان ڈرٛگس ڈرٛگسَن کُن یِم گٔے ییٚتہِ گوٚو واریاہ حالات خراب واریاہ بَچہِ چھِ تِم یِم بِچٲرۍ قٲبِل آسان پَتہٕ چھِ نَیٚران یِم ہَسا چھِ پتہٕ خۄدکٔشی کرَان یا ڈرٛگسَن کُن لَگان اِسلیے ییٚتہِ چھُ کشمیٖرَس منٛز واریاہ کۄرپشَن سٲنۍ یِم بٲے وٲے لَکٕٹۍ یِم کٔرِکھ واریاہ خراب وۄنۍ اگر اَتہِ وۄنۍ اگر سِکِل آسہِ ہے کینٛہہ تہٕ مطلب ہیٚکہٕ ہن پَنُن کاربار تِتھٕے پٲٹھۍ پَکنٲیِتھ سِکِل اِنَسچوٗٹ تہِ چھُنہٕ تِتھ پٲٹھۍ مان ژٕ یِمَن چھُ گۄڈنؠتھٕے اگر یِم مان ژٕ یِم چھِ فارَم وارم کَڑان مان ژٕ سٲری بَچہِ چھِ بِچٲرۍ انٛدرٕ کَنہِ بِہِتھ آسَان پران چھُ ؤریَن دۄن ؤریَن آسَان منٛزٕ اگر وۄنۍ گژھِ تہِ کینٛہہ تہٕ أتی چھِ کَیسہٕ کَیس گژھَان چھُ آسَان کیس دۄن ژۄن ؤریَن پؠٹھ یِمَن اِسلیے یِم گٔے بِچٲرۍ یِم گٔے واریاہ خراب یِم کشمیٖرٕکۍ بَچہِ یِمَن چھُنہٕ کیازِ نؠبرِمن چھُ اکھ چیٖز اگر نہٕ تَتہِ ہُہ پَرٛیٚوَیٚٹ جاب چھِ کَران تَتہِ چھِ یِم اِنَسچوٗٹ چھِ سِکِل اِنَسچوٗٹ چھِ یِم چھِ پَنُن روزگار ہؠکَان پَکنٲیِتھ نہ چھِ پَرٛیٚوَیٹ کَمپٔنی نہ چھِ ییٚتہِ تِم سِکِل اِنَسچوٗٹ لٔڑکَن ہٕنٛدۍ خٲطرٕ تِتھ پٲٹھۍ کینٛہہ تِکیٛازِ وۄنۍ اگر گژھن کُنہِ دُکان کینٛہہ کَرن یِمَن ہیٚکہِ نہٕ پَنُن پان تہِ پٔکِتھ کینٛہہ نہ ہیٚکن پتہٕ چھنہٕ کَتھٕے گرِکؠن ہؠکن پکنٲیِتھ اِسلیے چھُ مطلب ہُہ وَن یِم یہِ کۄرَپشن کٔرِو خَتم مان ژٕ یِم بَچہِ وچہِ سٲنۍ گٔے یِم گٔے خراب کیازِ یِم چھِ مان ژٕ یِمن ییٚتہِ چھِ مطلب یہِ چھِ تعلیٖم ییٚتہِ واریاہ ہاے تہٕ مگر یِم چھِنہٕ مُلٲزِم لَگان کینٛہہ اِسلیے پزِ گَوٚرمِنٹس یِمَن ہُنٛد تہِ تھٲیِو خاص خیال تہٕ مان ژٕ اگر یِم پَران چھِ محنَت چھِ کَرَان یِم چھِ بِچٲرۍ کُنے لَگَان یِم چھِ لگان پَتہٕ ڈرگسَن کُن تہٕ یِم چھِ خراب گژھَان